ایجُکیشَن کَم آسنہٕ کہِ وجہ سۭتۍ چھنہٕ روٗرَل ایٚریازَن ہٕنٛدۍ یِم لٕکھ چھِ أہنٛز کَتھ چھُ نہٕ بوزان کٕہٕنۍ یِم أسۍ چھِ روٗرَل علاقَن ہٕنٛدۍ لٕکھ أسۍ چھِ کَران واریاہ زیادٕ مُشکِلاتَن ہُنٛد سامنہٕ نمبَر اَکھ اِنٛڈَسٹری رِسورسٕے چھُ نہٕ اَسہِ کانٛہہ ٹرانسپوٹیشَن چھُ نہٕ یورٕ کینٛہہ نمبر ترٛےٚ اؠلؠکٹِرٛکسٹی چھِ کَم آسان واٹَر سَپلاے چھِ کَم آسان سٲنۍ پرٚابلِم چھُ نہٕ کانٛہہ بوٚزٲنی